وعلیکُم سَلام کٕم حظ چھِو اَہَن حظ ٹھیٖک پٲٹھۍ اَہَن حظ آ سُہ چھُ شیٖرِتھ تہٕ تُہۍ یِیِو تہٕ سُہ نِیو تُہۍ اَدٕ حظ ٹھیٖک